اسلام علیکُم سَر مےٚ حظ چھُ یہِ آرڈَر کَرُن فُڈ مےٚ چھُ واریَہَن نَفرَن کِیُتھ یہِ تہٕ اَسہِ چھِ ییٚکیاہ تُہِنٛدسٕے رسٹورنٹَس مَنٛز پاٹی کٔرمٕژ ییٚتہِ ایٚرینٛج تہٕ اَسہِ چھُ أتی تھٲومٕژ یہِ پاٹی تہٕ امہِ خٲطرٕ چھُ وۄنۍ اَسہِ واریاہ یہِ ضورَتھ واریاہ پَلیٹ چھِ اَسہِ ضوٚرَتھ فُڈ یَتھ مَنٛز بِریانی چھِ ژور پانٛژھ پَلیٹ تہٕ بیٚیہِ چھِ پاستا وُہ پیٖس بیٚیہِ چھِ اَسہِ یِم چِکَن فرایڈ چِکن پیٖس تھٲومٕتۍ دَہ پَلیٹ بیٚیہِ چھِ تھٲمٕتۍ یِم یِم چھِ اَسہِ کینٛہہ پٔژھ یِم چھِ ویٚجِٹیریَن یِم چھِنہٕ یہِ ماز واز زیادٕ کھیٚوان کِہِنۍ یِمَن چھِ سَبزی بَتَے زیادَن تہٕ یِم چھِ مےٚ ییٚتہِ کٮ۪ن ہِماچَلٕکۍ چھِ مےٚ یِم دوس زٕ ژور بیٚیہِ چھِ یوٗ پی ہٕنٛد تہٕ زٕ ژور بیٚیہِ چھِ ییتہِ کٮ۪ن تامِل ناڈُوٕکۍ زٕ ژور مہراشٹرہٕکۍ زٕ ژور تِمو یِم چھِ سٲری لَگ بَگ ویٚجِٹیریَنٕے تہٕ یِمَن سارنٕے خٲطرٕ چھُ یہِ سَبزی بَتَے دیُن رایِس تھٲے زیٚو یِمَن کَمٕے سَبزی تہٕ بیٚیہِ چھِ یِمَن ژوٚٹ تھاوٕنۍ پَراٹ چھِوا تۄہہِ یا بیٚیہِ کینٛہہ ژوٚٹ چھوا تۄہہِ یۄس ژوٚٹ تۄہہِ ایویلیٚبٕل چھو یِم کھیٚن سۄے ژوٚٹ ییٚتٮ۪ن تہٕ یِہے چھِ یِمَن خٲطرٕ یِمَن چھُنہٕ بیٚیہِ کینٛہہ یِمَن چھُ بَس یُتے کَرُن یِمَن کٔرۍ زیٚو کٲم سَر یِمَن دِی زیٚو تُہۍ یِم یِم پَلیٹ تہٕ بییٚہِ باقیَن چھُ یِہے تھاوُن چِکن وٕکن وۄنۍ چھِ اَسہِ واریاہ یِم پَلیٹ آرڈَر کَرٕنۍ تہٕ تۄہہِ چھو پَیی سَر أسۍ چھِ ییٚتٮ۪ن نِوان ہَمیشہ أمِس خٲطرٕ تھٲے زیٚو تُہۍ یِی یِمَن خٲطرٕ چھُ یِی تھاوُن سَر وۄنۍ چھو تۄہہِ پَتہ تۄہہِ چھو تۄہہِ چھو پانَس تہِ پَاے أسۍ چھِ پرٛٮ۪تھ ساتہٕ یِوان یوٚتن وۄنۍ تھٲے زیٚو تُہۍ اَصل جان کینٛہہ ارینٛجمنٹ یِمَن خٲطرٕ یِمَن گَژھنہٕ پَگاہ پرابلِم وابلِم گَژھٕنۍ کِہِنۍ یِم گَژھان نہٕ یوڈٕ یِتھ یوڈٕ گٔژھِتھ وَنٕنۍ کِہِنۍ کہِ تۄہہِ کیاہ ارینٛجمنٹ اوسو کوٚرمُت تۄہہِ نَی اوسو تَتہِ ناے اوس حِسابی کانٛہہ وۄنۍ چھِ یِم گۄڈنِک لَٹہِ بییٚہِ أڈۍ یِمو مَنٛز کٔشیٖر آمٕتۍ تہٕ یِہٕنٛدۍ خٲطرٕ گَژھِ آسُن زیادَے پَہَم خاص کینٛہہ یِم چھِ ہُتھ مےٚ وَنان تِمَن چھَس بہٕ پرٛٮ۪تھ ساتہٕ وَنان کٔشیٖر ہُنٛد یُس فُڈ چھُ سُہ چھُ زَبَردَس اَتھ چھُنہٕ وَننٕچ ضروٗرَت کِہِیٖنۍ یہِ چھُ واریاہ اَصل غذا تہٕ سَر تۄہہِ چھو وۄنۍ پَتہٕے تہٕ وۄنۍ ؤنۍ تَو یہِ ڈِسکَاونٹ وِسکَاونٹ کٔروَ وۄنۍ کینٛہہ کِنہٕ آ اَسہِ چھو تۄہہِ ویسے شُکُر اَسہِ چھُ پرٛٮ۪تھ ساتہٕ ییٚتنَس عزتھٕے گَژھان تہٕ آز تہٕ کٔرۍ زیٚو عزتھٕے اِنشا اللہ سانہٕ طَرفہٕ تہِ آسنہٕ کِہِیٖنۍ پَرہشانی ٹھیٖک چھُ وۄنۍ تھٲے زیٚو ڈِسکَاونٹُک تہٕ خَیالی تہٕ مَگَر یِمَن یِم سَبزی یوت چھِ کھیٚن یِمَن ہُنٛد تھٲے زیٚو خاص خَیال تکیازِ یِم چھِ مےٚ نیٚبرِم پٔژھ یِم چھِ آمٕتۍ گۄڈنِک لَٹہِ یوڈ یِمَن یہِ تہِ ضروٗرَت پے تتہِ دی زیٚو تُہۍ یِمَن مےٚ وَرٲے تہِ اَگَر یِم کانٛہہ چیٖز ژھاڑنو تۄہہِ تہٕ یِمَن دی زیٚو چَلو شُکریہ سَر